نا اِتھ کٔنۍ چھُس نہٕ بہٕ کٕہٕنۍ نہٕ اِںٕسٹرٛوٗمٮ۪نٛٹ پٕلے کَران ہاں اگر بہٕ یژھا کَرُن فٕلوٗٹ سُہ بیٖن چھِ آسان سُہ چھُ مےٚ لَگان اَصٕل توٗ توٗ توٗ توٗ